مین بِزنٮ۪س یُس مےٚ چھُ سُہ چھُ اینمٕل ہسبنڑری امہِ علاوٕ چھِ أسۍ کران پَنُن روزگار خٲطرٕ چھِ أسۍ کَران مِلک ڈیری ڈیری بیٚیہِ چھِ أسۍ باقٕے یہِ ٹھوٗل وول کٕنان بٚییہِ چھِ أسۍ دُکانس پٮ۪ٹھ یِم باقٕے چیز یم لوکَل پروڑکٹ چھِ آسان لَکٕٹ لَکٕٹ تِم تہِ چھِ أسۍ ہُہ سٮ۪ل کَران پَنُن روزگار پکناونہ خٲطرٕ بیٚیہِ چھِ أسۍ زیادٕ پہم چھِ أسۍ اینمٕل ہسبنڑری کَران تہٕ یہِ چھُ اَسہ مین بِزنٮ۪س تہٕ اَتھ منٛز چھُ واریاہ کیٚنٛہہ اصل رۄپاے بَنان تہٕ